سٲنِس پُلوٲمِس منٛز چھِ ترقی تہٕ گرٛوتھ منٛز واریاہ مُشکِلات پیش گژھان تہٕ سٲنِس پُلوٲمِس منٛز چھِ معاشی سماجی یا ماحولیاتی طورٕ پٲٹھۍ واریاہ مُشکِلات پے پیش یِوان بیٚیہِ کَمو چیٖزو سۭتۍ بَنہِ سون پُلووم اکھ اصٕل ڈِسٹرک تِم چیٖز چھِ مثلاً بے روزگاری سۭتۍ سۄ چھِ کرنہٕ دوٗر یِوان پُل پاوَر سون پاوَر ییٚمہِ سۭتۍ أسۍ مطلب ڈیولپمٮ۪نٛٹ کَرُن چھُ آسان یُس سۄ چھِ ٹھیٖک آسان کَرٕنۍ پاو اَسہِ گژھِ پاوَر روزُن ژوٚوُہ گٲنٛٹہٕ اَسہِ چھِ تمہِ پاورٕ سۭتۍ مطلب أسۍ چھِ آب کھالان باقٕے باقٕے واریاہ چیٖز چھِ اَسہِ مطلب واریاہ واریاہ چیٖز چھِ اَسہِ سُہ پاوَر تہِ گژھِ اَسہِ ہر مطلب ژوٚوُہ گٲنٛٹہٕ روزُن بیٚیہِ ماحول بیٚیہِ گژھِ سون ماحول ٹھیٖک روزُن